وَعیکُم اَسَلام اَسلامُ علیکُم اَوا ٹھیٖک تُہۍ چھِوا ٹھیٖک اَہَن حظ ٹھیٖک تُہۍ أسِو سأری ٹھیٖک اچھا تۅہہِ کتھ کِتھۍ مطلب تِم کتھ کِتھۍ چھِو اچھا کیُتھ چھُ لاگُن مطلب کَر چھُو ضرٗورت

اچھا مطلب تۅہہِ چھُو مطلب وۅنۍ چھُو ریٚتھ کھنٛڈ تی یا اَوا تتھ چھُ لَگان ٹایِم مےٚ دوٚپ یِتھٕ پٲٹھۍ گژھِ نا آسٕنۍ ڈیٹ ویٚٹ پےَ مطلب پَتہٕ گژھِ نہٕ دۅکھٕ لَگُن بیٚیِس آ باقٕے ٲسوا ٹھیٖک بیٚیہِ باقٕے کیٛاہ چھِو کَران ازکَل

کیٚنٛہہ چھُنہٕ پَرٕوٚاے مطلب تِلَس چھِ قٕسم تۅہہِ کُس اکھ چھُ تتھ چھِ کھسان تٔمی حِسابہٕ ریٚٹ تہٕ کُس قٕسم چھُ لاگُن

اَوا اَوا سُہ تہِ چھُ گژھان درٛۅگُے پَہم پَتہٕ چھُ کھسان تتھ یِتھٕ پٲٹھۍ سیٚٹھاہ پۅنٛسہٕ لاگنَس تتھ چھِ محنت لَگان سیٚٹھاہ تہٕ کیٚنٛہہ چھُنہٕ پَرٕواے کیٚنٛہہ چھُنہٕ پَرٕواے تِمَن لگاوٕ واریاہ اصٕل تِلہٕ بیٛاکھ گژھِ تعٲریٖفٕے کَرُن ؤلِو ریٚتۍ کھٔنٛڈۍ یی زیٚو تُہۍ أنۍزیٚو تِم پَگاہ پَتہٕ یی زیٚو ریٚتۍ کھٔنٛڈۍ آسَن تِم تَیار اَدٕ حظ ؤلِو کیٚنٛہہ چھُنہٕ پَرٕواے اَدٕ حظ تُلِو بِہِو خُدایَس حَوال